شوقَس سۭتۍ سۭتۍ چھُ مےٚ یہِ بہٕ چھُس یتھ منٛز یژھان برٛونٛٹھ پکُن تہٕ پنُن کریر بناوُن تہٕ بہٕ چھُس کٔشیٖرِ منٛز یِم تہِ بجہِ بجہِ لیٖگہٕ چھِ گژھان تمو منٛز چھُس بہٕ شرکت نِوان یہِ یتھ منٛز زن گُنڈ پریمیر لیٖگ چھِ ماگام پریمیر لیٖگ چھِ یِجبہارا پریمیر لیٖگ چھِ کُنہِ تہِ جایہِ ییٚتٮ۪ن کٔشیٖرِ منٛز لیٖگ چھِ گژھان بہٕ چھُس تتھ منٛز حصہٕ نِوان تہٕ پنُن پنُن تیلنٹ ہاوان تہٕ مےٚ چھُ واریاہو پلیرن سۭتۍ بڑٮ۪ن بڑٮ۪ن پلیرن سۭتۍ گِنٛدمُت یِمو منٛز زن چھِ راسِک سلام چھُ پرویز رسول چھ اِشتیاق رسول چھِ تہٕ باقٕے باقٕے یِم تہِ بٔڑۍ پلییر چھِ تِمن سۭتۍ چھُ مےٚ گِنٛدمُت